پَنُن جواب شُروٗع کرنہٕ برونٛہہ وَنہٕ بہٕ اَکھ لایِن یۄس جہانگیٖرَن چھِ ووٚنمُت ییٚلہِ سُہ کَشمیٖر اوس آمُت یا ییٚلہِ سُہ تٔمۍ سون کشمیٖر وُچھ تٔمۍ ون گر فِردوس روے زمیٖن است ہمیں استو ہمیں استو ہمیں است أمیُک مطلب چھُ اگر ہسا دُنیاہَس منٛز جنت چھِ سۄے چھِ کٔشیٖر سۄ چھِ کٔشیٖر سۄ چھِ کٔشیٖر یِم یۄس یہِ لایِن چھےٚ یا یُس یِم الفاظ چھِ یِم کٔمۍ چھِ ؤنۍ مٔتۍ جہانگیٖرَن سٲنۍ کٔشیٖر وُچِتھ یا سون کَشمیٖر وُچِتھ ؤنۍ روٗد سوال کہ بہٕ کِتھ پٲٹھۍ گٔیَس اِنٛسپایر فوٹوٗگرافی کُن سون کٔشیٖر چھےٚ یی یُتھ کہ ہر کانٛہہ چھِ چاہان تٔمِچ تصوریٖر مِلہِ سانہِ کٔشیٖرِ ۂنٛدۍ یِم تہِ پہاڑ چھِ یِم تہِ ناگ چھِ تِمَن ۂنٛدۍ فوٹوٗ یا تِمَن ۂنٛدۍ تصوریٖر کھیٖنچ نَس سۭتۍ چھِ دِلَس اَلگٕے لُطُف مِلان یِم تہِ بیٚیہِ کٔشیٖرِ منٛز یِم تہِ یوٗنیٖک کیٛاہ یِم تہِ خاص چیٖز چھِ تِم چھَس بہٕ فوٹوٗ تُلان تِمَن ہُنٛد بیٚیہِ چھِ مےٚ دِل واریاہ سُکوٗنَس منٛز گژھان ییٚلہِ تہِ بہٕ تِمَن چیٖزَن ہُنٛد فوٹوٗ چھَس تُلان ییٚلہِ تہِ بہٕ فوٹوٗ تُلہٕ بہٕ چھَس روزان پانہٕ سودٲن سایڈٕ بیٚیہِ تَپٲرۍ چھَس واریاہ پہاڑ تپٲرۍ چھِ واریاہ ناگ تہِ یِم وُچِتھ چھِ یِم وُچِتھ چھِ سٲنۍ دِل واریاہ خۄش گژھان بیٚیہِ اکثَر ییٚلہِ تہِ بہٕ فوٹوٗ تُلہٕ بہٕ چھَس زیادٕ پہاڑَن ۂنٛدی تُلان بیٚیہِ مےٚ چھِ باسان پہاڑ وُچِتھ یا پہاڑ پہاڑَن ہُنٛد تصوریٖر نِتھ چھُ مےٚ دِلَس اَلگٕے سُکوٗن مِلان یِم تہِ سیٖزَن چھِ آسان بہٕ چھَس تِمَن ۂنٛدۍ فوٹوٗ کیپ کیپچَر کران یا تِمَن ۂنٛدۍ فوٹوٗ کیٖچھان زَنہٕ سَمرَس منٛز چھِ الگٕے جایِن آسان سانہِ کٔشیٖرِ الگٕے سبزار آسان سٲنۍ کٔشیٖر بیٚیہِ یِم تہِ آب یُس تہِ آبُک شور چھِ آسان یا آب یُس شیپ چھِ نِوان سَمرَس منٛز تٔمیُک تہِ چھِ الگٕے مَزٕ آسان بیٚیہِ یِتہِ سبزار چھِ آسان تَتھ چھِ آسان الگٕے مَزٕ وُچھنَس تہٕ بیٚیہِ باقِیَن لُکَن تام تہِ چھَس بہٕ واتناوان سُہ فوٹوٗ کھیٖنچِتھ یا سۄ تصوریٖر کھیٖنچِتھ بیٚیہِ ییٚلہِ ہسا روٗد پےٚ یا ییٚلہ ہسا شیٖن پےٚ سُہ سفیٖدی چھِ پوٗرٕ کٔشیٖرِ آسان چھٲومٕژ زَنہٕ چھُ یہِ اَکھ جنت باسان بیٚیہِ ییٚلہِ تہِ سِپرِنٛگ آسہِ تٔمۍ وِزِ ییٖتیاہ پوش چھِ آسان پتھر پیٚمٕتۍ تٔمۍ سۭتۍ تہِ چھِ دِل الگٕے خۄش گژھان یہِ چھُ دِلَس منٛز مےٚ چھُ باسان ییٚلہِ ییٚلہِ تہِ بہٕ سٲنۍ کٔشیٖر چھَس وُچھان بہٕ چھَس دَپان یہِ تھاوٕہَن بہٕ ہمیشہ کپچَر کٔرِتھ سٲنۍ کٔشیٖر چھےٚ یی یِژھ کہ مےٚ پیٚیہِ فوٹوٗگرافی شُروٗع کَرٕنۍ کیونکہ ہر کانٛسہِ چھِ سٲنۍ کٔشیٖر خۄش کران سٲنۍ کٔشیٖریٚن ۂنٛدۍ پہاڑٕ خۄش کران یٔتِچھ لُکھ بیٚیہِ یٔتِچھ بیوٗٹی یا یٔتِکۍ بیوٗٹی چھِ واریاہ اَصٕل اَگر بہٕ ؤنۍ کَتھ کَرٕ کہ سانہِ کٔشیٖرِ منٛز سانہِ کٔشیٖرِ چھےٚ یی جنت ؤنۍ چھِ تَتہِ واریاہ جایہِ سانہِ کٔشیٖرِ منٛز یِم چھےٚ یِم واریاہ دِلَس قریٖب چھِ مےٚ یا یِم مےٚ خۄش چھِ کران تِمۍ چھِ سۄنہٕ مرگ چھِ پہلگام چھِ گُلمرگ چھِ ڈَل لیک چشمہ شاہی مُغل گارڈَن تِم تہِ چھِ واریاہ مےٚ باسان مےٚ چھِ تِم واریاہ دِلَس قریٖب یِم جایہِ کۄکَر ناگ چھِ واریاہ یا یا چھِ اَتھ وَنان بیٚیہِ تہِ واریاہ جایہِ چھےٚ یِم مےٚ واریاہ پَسنٛد چھےٚ زیادٕ ٹاپَس پٮ۪ٹھ چھُ مےٚ باسان یِمٕے یا پُلوامہ چھُ سُہ چھُ مےٚ واریاہ پَسنٛد شالِمار باغ چھِ جامعہ مسجَد چھِ یوٗسمرگ یۄس مےٚ ساروی کھۄتہٕ خۄش چھِ کران یِم جایہِ چھِ مےٚ واریاہ پَسنٛد بیٚیہِ چھِ یِم جایہِ مےٚ واریاہ دِلَس قریٖب بیٚیہِ ییٚلہِ تہِ بہٕ اکثَر اور چھَس گژھان بہٕ چھَسہمیشہ یِمَن چیٖزَن یِمَن جایَن ۂنٛز تصوریٖر نِوان یِم تصوریٖر چھِ مےٚ ہمیشہ دِلَس قریٖب بیٚیہِ یِم جایہِ بیٚیہِ کٔشیٖر روزِ مےٚ ہمیشہ دِلَس قریٖب